ہیٚلو ہیٚلو سلامُ علیکُم اَسہِ ٲس کرُن مُغل گارڈنس خٲطرٕ کَیٖب بُک آ مےٚ چھُ گژھُن آ یوٗر نِشاط تانۍ چھُ مےٚ گژھُن مےٚ چھُ گژھُن لال بازرٕ پٮ۪ٹھٕ نِشاط تانۍ بہٕ چھَس بَرابَر وُنکٮ۪س لال بازرمیٖن چوکس نِش اگر تُہۍ توٚتتھٕے وٲتِو تہٕ بہٕ یِمہِ تیٚلہِ توٚتتھٕے برابر نَتہٕ اگر تُہۍ گرٕ کُن ہیٚکِو نا یِتھ اَسہِ چھُ بَس تَتٮ۪ن گَلی کِنۍ انٛدر پہم چھُ اژُن تھوڑا سا اگر تُہۍ اَتہِ کٲنٛسہِ ؤنِو نا یِتھٕ کٔنۍ لال بازار کپٲرۍ چھُ یہِ وۅنۍ یِم ڈاکٹر اَتٮ۪ن چھِ یہِ چھُ بوٚڈ ڈاکٹر اَتٮ۪ن اَکھ تہٕ اگر تُہۍ توٚتن وٲتِو یِم ہیٚکنو تۅہہِ کانٛہہ تہِ اتٮ۪ن چھُ ٹرٛانٕسفارمر تہٕ اتٮ۪تھ چھِ مسجِد تہِ اگر تُہہِ اوٚتن وٲتِو نا آ بہٕ نیرہو تیٚلہِ نٮ۪بَر تُہۍ ہیٚکِو مےٚ پتہٕ فون تہِ تیٚلہِ کٔرِتھ تُہۍ ہیٚکِو مےٚ فون تہِ کٔرِتھ بہٕ نیرِ تیٚلہِ نٮ۪بَر کُن تہٕ تُہۍ ؤنِو مےٚ تیٚلہِ بہٕ نیرٕ نٮ۪بَربہٕ نیرہو تۅہہِ بہٕ نیرٕ نٮ۪بَر پہم تُہۍ کٔرِو مےٚ فون تتٮ۪ن تہٕ بہِ نیرٕ نٮ۪بَر یتھ چھُ مسجِد ناو یَتٮ۪ن مسجِدِ اِبراہیٖم اگر تُہۍ اوٚتتھٕے یِیِو نا برابر اگر تُہۍ اَتٮ۪ن کٲنٛسہِ تہِ ؤنٮ۪و نا ییٚتہِ چھُ یہِ بٔڈٕ مشہوٗر مسجِد اگر تُہۍ کٲنٛٮسہِ ؤنِو اتٮ۪ن چھِ یہِ مسجِد اِبراہیم اتٮ۪ن چھُ بیٚیہِ ڈاکٹر جان روزان ڈاکٹر جان اگر تُہۍ جان صٲب چھُ تٔمِس بیٚیہِ زیادٕ تر ونان ڈاکٹر جان صاحب تُہۍ اگر توٚتن تانۍ ییِو نا اتٮ۪ن چھُ بیٚیہِ ٹرٛانٕسفارمر تہِ اکھ گٔلِی نِش اتٮ۪ن اوس برٛونٛٹھ کالہِ سکوٗل اکھ تہِ اگر تُہۍ تِمن تتٮ۪ن تہِ ؤنِو نا ییٚتٮ۪ن اوس سُہ سکوٗل تہِ سُہ چھُ تتٮ۪ن وۅنۍ بنٛدٕے گوٚمُت مگر أتۍتھٕے أتۍتھٕے چھِ أسۍ بہٕ روززو أتی گٔلِی پٮ۪ٹھ ٹرٛانٕسفارمرس نِشٕے تہٕ تُہۍ ییٖزیٚوپَتہٕ پانے

چَلو ٹھیٖک چھُ تُہۍ وٲتِو تیٚلہِ یوٚتانۍ تہٕ بہٕ چھَسو پرٛاران چَلو اسلامُ علیکُم